سانِس ایریاہَس منٛز چھُ کرٛایِم بَڑان چاہے سُہ ڈرٛگ ایڈِکشَن چھُ یا بدل کانٛہہ کرٛایِم چھُ اَمیُک وجوٗہات چھِ یہِ کہِ اَکھ چھِ غُربَت بیٚیہِ چھِ اَن اٮ۪مپلایمٮ۪نٛٹ یِم دۄنوَے چیٖز چھِ تِم یِمو سۭتۍ یِم کرٛایِم سٲنِس ایریاہَس منٛز چھِ بَڑان